اگر أسۍ وٕچھو ہِنٛدوستانِچ کَتھ کَرَو تَتہ چھُ واریاہ زیادٕ سُہ چھِ بِگ سِٹی ایٚڈوانسٕڈ آسان ہر کُنہِ ایٚنگلہٕ ہاسپِٹلٕچ اگر أسۍ کَتھ کَرَو سُہ تہِ پریٚویٹ آسیا یا ہٮ۪لتھ رٔلیٹِڈ وَنَو أسۍ یُس تہِ کانٛہہ ہاسپِٹَل آسہِ سُہ پریٚویٚٹ آسیا گورمنٹ آسیا ٹریٖٹ گژھان اصٕل پٲٹھۍ ہر کانٛہہ ٹیشٹ گژھان وَقتَس پٮ۪ٹھ ہر کانٛہہ چیٖز چھُ تَتہِ ایٚویلیبُل آسان فیسلٹی آسان ایٚویلیبُل اگر ؤنۍ أمہِ اَنٛدَر نِمَو أسۍ یِمَن أمیکۍ چَلیجٕس وٕچھَوَس یِم روٗلَر ایٚرِیاہَن منٛز تَتھ چھِنہٕ ییٖتیاہ چیٖز آسان ایٚویلیبُل کِہیٖنۍ اگر أسۍ پَنٛنہِ ڈِسٹرکٕچ کَتھ کَرَو وٕنۍ یِمہِ میانہِ کۄلگٲمۍ ڈِسٹرکٕچ کَتھ کَرَوَن اگر أسۍ اَکھ بٮ۪مار چھُ گژھان پَتہٕ نِوان ہاسپِٹَل تَتہِ چھُنہٕ ڈاکٹر آسان ایٚویلیبُل کِہیٖنۍ اگر کانٛہہ پریگنِٹ لیڑی نِمٕووٚن ہاسپِٹَل تَتہِ چھِنہٕ پریگنِٹ لیڑی ڈاکٹرٕے ایٚولیبُل آسان تَتہِ چھُنہٕ ٹیشٹٕے یا سی ٹی سِکین اگر أسۍ وٕچھَو سُہ چھُنہٕ گژھٕنے وَقتَس پٮ۪ٹھ یا اگرے یوٗ ایس جی وٕچھَو سُہ تہِ چھُنہٕ وقتَس پٮ۪ٹھ گژھٕنے یَن یا اگر بہٕ اگر کیٚنہہ ٹیشٹ امہِ باوُجوٗد کیٚنہہ ٹیشٹ تِم تہِ چھِنہٕ ایٚولیبُل آسٕنٕے